ہیٚلو اَسلامُ علیکُم وعلیکُم اسلام اَہَن حظ آ تۄہہِ کیٛاہ اہَن حظ اَہن حظ آ اَچھا ٹھیٖک اَچھا تۄہہِ کَر چھُو یہِ ضروٗرت اَچھا ٹھیٖک تۄہہِ گژھِوٕ اَکھ پاوُنٛڈ زٕ پاوُنٛڈ کیک کِنہٕ ترٛےٚ پاوُنٛڈ بہٕ کَرو تۄہہِ وَاٹس اَیپَس پٮ۪ٹھ سیٮمپُل سینٛڈ تُہۍ کٔرِو تٔتی چوٗز اَہن حظ اَہن حظ تُہۍ ہیٚکِو سون اِنسٹاگرام چیک کٔرِتھ پیج تُہۍ ہیٚکِو سون اِنَسٹاگرٛام پیج چیک کٔرِتھ تَتٮ۪ن ہیٚکِو تُہۍ وُچھِتھ شُکریہ شُکریہ تُہُنٛد بیٚیہِ کُکیٖزَن کُکیٖزَن ہُنٛد کیٛاہ چھُو تُہۍ وَنان کوٗتاہ چھُو تۄہہِ تھاوُن کُکیٖز اَہن حظ اَہن حظ یہِ چھُ ضروٗری تُہۍ ؤنِو کُکیٖز کٲژاہ چھَو تھاوٕنۍ چلو ٹھیٖک چھُ تٔتی چھُ ٹھیٖک تٔتی بیٚیہِ ریٹُک وَنو بہٕ تۄہہِ ریٹ چھےٚ کیٚنٛہہ نہَ حظ چھُنہٕ وُنکٮ۪س چھُ گژھان سیوٚد گژھان ہوم ڈٚیلؤری وُنکٮ۪س چھُنہٕ پی۪وان یُن کیٚنٛہہ شاپَس پٮ۪ٹھ تۄہہِ میلو اَصل ریٹ ٹیسٹی تہِ آسہِ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرۍزیو مےٚ فون أسۍ ہٮ۪کو دَہَن تانۍ چھِ آسان اَسہِ آن اَہن حظ اَہن حظ تُہۍ کٔرِو مےٚ لِسٹ سینٛڈ تۄہہِ کیٛاہ کیٛاہ چھُو ضروٗرت بَس بہٕ کَرو تۄہہِ تُہۍ کٔرِو مےٚ پَنُن واٹس ایپ نمبر چلو ٹھیٖک چھُ چلو چلو چلو بِہِو ٹھیٖک چھُ تۄہہِ ووٚنوٕ نا مےٚ لِسٹہٕ سوٗزِو تہٕ بَس

چلو چلو بِہِو خۄدایَس حوال تُہۍ سوٗزِو مےٚ لِسٹہٕ اَسلامُ علیکُم